بِسمِ اللہ الرَّحمنِ الرَّحِیم ییٚلہِ مطلب ہَسا گوٚو یُس اَکھ اِنسان سٕنٛد خَ أکِس اِنسانَس خاص تان آسان مِثال نٔر یا زَنٛگ خۄدا بَچٲیِن اگر کٲنٛسہِ اِنسانَس یہِ پھٕٹ پھٕٹہِ نٔر یا زَنٛگ أمِس حظ چھُ اَتھ ساروٕے کھۄتہٕ اَصٕل علاج اَتھ ہٮ۪کو أسۍ گۄڈٕ کٔرِتھ پَلَستَر یہِ رٮ۪تَس ہٮ۪کہوس تھٔیِتھ یا ڈۄڈَس رٮ۪تَس یا دۄن رٮ۪تَن ترٛٮ۪ن رٮ۪تَن اور یِہ حظ یُس یہِ تان پھُٹمُت چھُ آسان پَلَستَر سۭتۍ چھِ اَتھ کٲم گَژھان یہِ چھِ یِوان پَنٛنِس جایہِ برابر اَتھ چھُن اِنسان چھُنہٕ ہٮ۪کان پَرَ پَلَستَر دوران اورٕ یورٕ پٔکِتھ ؤکِتھ مٲنِو تُہۍ ہٮ۪کان چھُنہٕ یہِ کینٛہہ یہِ چھُ کَران احتیاطٕے یہِ چھُ أکۍ سٕے جایہِ بیٚہوان أمۍ پَلَستَرن فٲیِدٕ چھُ یہِ زِ یہِ ہَسا چھُ یَتھ یُس یہِ پھُٹمُت آسہِ یہ أڑج اَتھ ہَسا چھُ اَنان بَرابر پَنٛنہِ جایہ اَصٕل پٲٹھۍ اور اَمہِ پَتہٕ ہَسا چھِ اگر أسۍ پَتہٕ تھیٚرِپی تہِ ہٮ۪کو اَتھ دِتھ یِم یِم ڈٮ۪ڈ سٮ۪لٕز آسن سٮ۪لہٕ آسن یِم یِم موٚمژٕ سٮ۪لہٕ آسن یِم ہَسا چھِ اَمہِ سۭتۍ تھٔرپی سۭتۍ زِنٛدٕ گَژھان اور یِم ہَسا چھِ خوٗن ووٗن پَکناوان اَصٕل پٲٹھۍ کہ پَکناون یِم خوٗن ووٗن ییٚلہِ تھٔرپی دِمو یِم سٮ۪لہٕ گژھن بیٚیہِ زِندٕ اور یِم پَکناون خوٗن ووٗن اَصٕل پٲٹھۍ اَمہِ سۭتۍ حظ چھَ یِوان تھوڑا حظ کمزوٗری مگر اگر پَتہٕ اِنسان کینٛہہ دوا کھے اَصٕل طاقتی دوا وَوا کھے اَصٕل پٲٹھۍ اور اِنشاء اللہ یہِ ہَسا گژھِ بیٚیہِ فٹ